اگر أسۍ ٹیٚکنالجی ہِنٛز کَتھ کَرو یہِ چھِ پوٚز کہِ اگر أسۍ مِثال کے طور یِم چھِ اَسہِ واریاہ زیادٕ اِستعمال کَران أزِچ زندگی چھِ باسان اِمپاسِبٕل اگر نٔے یِم چیٖز آسَن چاہے سُہ سُماٹ فون آسہِ اِنٹَرنیٚٹ آسہِ یا باقٕے چیٖز آسَن تہٕ مثال کے طور پر اَسہِ آسہِ کُنہِ جایہِ أسۍ چھِ بُک کَران ٹِکَٹ أتھۍ پٮ۪ٹھ چاہے سُہ ایروپٕلینٕچ آسہِ یا ٹرٛینَن ہِنٛز آسہِ یا کُنِچ تہِ آسہِ یِتھَے کَنۍ ہوٹلَن ہِنٛز آسہِ بیٚنٛکِنٛگ ویٚنٛکِنٛگ چھُ گژھان مطلب آن لایِن پیمینٛٹ چھُ گژھان ییٚتھۍ پٮ۪ٹھ تمہِ سۭتۍ چھُ واریاہ زیادٕ آسان گژھان شاپِنٛگ چھِ کَران أسۍ اَز یا باقٕے تہِ مطلب واریاہ زیادٕ واریاہ زیادٕ مَدد گار چھُ اَسہِ یہِ پَرنَس منٛز پرٛٮ۪تھ کُنہِ کامہِ منٛز